ییٚلہِ یَیٚلَے دود دَگ چھُ کران پتہٕ زَن گژھِ ہا اِنسان ہسپَتال گۄڈٕنیٚتھٕے چھَنہٕ گامَن منٛز فَیسَلٹی کِہیٖنۍ دویِم گژھِ ہا اِنسان چھُ گژھان اور گۄڈنؠتھٕے چھَنہٕ آسان گاڑِ کِرَایی دویِم ییٚلہِ گژھِ کانٛہہ چھُ غریٖبی دویِم ییٚلہِ گژھِ کانٛہہ تَتہِ چھِنہٕ ترٛاوان جاے ؤلۍ ؤلۍ کینٛہہ تَتہِ چھِ ترٛاوان أمیٖرَس جاے غریٖبَس بُرباتَس چھِنہٕ ترٛاوان کینٛہہ اگر تَتہِ یِہ ہسا یہِ پونٛسہٕ آسہِ ہا چَندَس غُربَت آسہِ ہا نہٕ گامکؠن تِم تہِ آسہِ ہَن بٔڑۍ مہونی چھِ دِوان سیوٚدے پونٛسہٕ تہٕ چھِ آژان کُنہِ پٲٹھۍ دِوان ژوٗرِ ژھیٚپِیہِ اَژان یہِ غریٖب چھُ گژھان مارٕ یہِ چھِ یہِ چھِ أسۍ ونان بیٚیہِ چھُ یہِ ہسا یہِ یُتھ بہٕ تِیُتھ چھنہٕ فیسلٹی کِہیٖنۍ گامَن منٛز یہِ چھُ اورے تُورَے یہِ غریٖبی چھِ گامَن منٛز چھُنہٕ ہَسپَتال تہِ گامَن منٛز چھُنہٕ کانٛہہ یہِ ہسا یہِ حِساب کِتاب تہِ یہِ چھُ گژھان یی بوٗزتھا یہِ چھُ گژھان یی اَمے چھُ اِنسان پتھٕے پتھٕے چھِ گامٕکۍ گژھان دَپان چھِ یہِ ہسا یہِ دَپان چھِ اسہِ کیاہ بَنہِ أسۍ کیٛاہ کَرَو غریٖبی چھِ